کووِڑ ناینٹیٖن گو پورٕ دُنیاہس منٛز زٕساس کُنہٕ وُہ ہس منٛز شُروع ییمہِ سۭتۍ سارنی شُرٮ۪ن ہنٛز تعلیم تہٕ زندگی مُتاثر گٔے شُرنی حظ نہٕ کینہہ بلکہ سارنی انسانن ہنٛز زندگی گٔے متٲثرکووِڑ ناینٹیٖن کہِ وجہہ سۭتۍ تَمہِ کِن ہیٚکہِ نہٕ لوکٕٹ بَچہٕ پَنٮ۪ن سکولن اَندر تعلیم حٲصل کٔرتھ کِہینہ یِمہ کِن تٔہنز تعلیم پیٹھ واریاہ زیادٕ اثر پیٚو تہنٛز تعلیم گٔے واریاہ زیادٕ مُتٲثر کووِڑ ناینٹیٖن کہِ وجہہ سۭتۍ یِم پَتہٕ یِم بَچن ہند وستادو آن لاین کٕلاس لٲگِکھ دِنۍ تَمہ پَتہٕ لٔگ پَننٮ۪ن گَرن اندر سٲری بَچہِ آن لاین کٕلاس پَرنہِ پَننٮ۪ن موبایل فونن پیٹھ موبایل فون چھُ موبایل فون کہِ وجہہ سۭتۍ ہیٚکنہٕ شُرۍ پَننٮ۪ن گَرَن نٮ۪بر نیرِتھ تہٕ وایرس وایرسٕک اِفیکٹ پییہِ نہٕ تِمن پیٹھ زیادٕ کِہینۍ تِم رود گَرنی انر پَننٮ۪ن ۄستادن سۭتۍ اِن ٹَچ کووِڑ ناینٹیٖن کہ وجہہ سۭتۍ گٔے نہٕ صرف شُرنی ہنٛز تعلیم مُتٲثر بلکہ پورٕ دُنہِ ہک انسان رودۍ واریاہ زیادٕ پریشان کووِڑ ناینٹیٖن کہِ وجہہ سۭتۍ وۄںی چھِ کینٛہہ موبایل فونٕک فٲیدٕ یِم کہِ یِمن پٮ۪ٹھ پورُکھ شُریو اصل پٲٹھۍ تہٕ تِمو کٔرٕکھ پَننۍ تعلیم کَنٹِنیو کووِڑ ناینٹیٖنس اندر تِمو کٔرکھ نہٕ پَنُن وقت زایہِ کووِڑ ناینٹیٖنس دوران وۄنۍ چھِ کینٛہہ فٲیدٕ موبایل فونٕک موبایل فون چھِ سانہِ زندگی ہندۍ سانہِ زندگی ہُند اکھ حصہ اَمِکۍ چھِ واریاہ فٲدٕ أسۍ چھِ گَرِ بِہتھ کُنتہِ جایہِ کینٛہہ تہِ نیوز وٕچھتۍ ہیٚکان بوزِتھ ہیٚکان کُنتہِ وقتہٕ ہیٚکو أسۍ کُن کانٛہہ تہِ ٹاپِک پَننہِ موبایل فونہٕ ذٔریعہ پٔرتھ وۄنۍ چھِ کینٛہہ نقصان تہِ موبایل فونٕک یمہِ سۭتۍ سانٮ۪ن لۄکٹٮ۪ن بچن پٮ۪ٹھ اثر پیٚو سٲنۍ لَکٕٹ بچہٕ گٔے فونٕک ایڑِکٹہٕ واریاہ زیادٕ تِم گٔے جسمٲنی طرو واریاہ زیادٕ کمزور بَچے یوتۍ نہٕ کینہۍ بلکہ سٲری انسان تہِ